بہٕ چھس یَژھان تَمام قٕسمٕکۍ کُلۍ لَگاوٕنۍ تِکیٛازِکہِ کُلیو سۭتۍ چھِ أسۍ زِندٕ یِتھ کٔنۍ اگر أسۍ پوشہٕ کُلۍ وٕچھو پوشہٕ کُلۍ اگر أسۍ لگاوَو پوشہٕ کُلیو سۭتۍ چھِ سون آنٛگُن شوٗبان یہِ چھِ اَکھ مطلب اَصٕل مُشُک دِوان اَمہِ سۭتۍ چھِ سون آنٛگُن چھِ واریاہ شوٗبان تہٕ مُشکہٕ دار بَنان اگر أسۍ میوٕ کُلۍ لگاوَو میوٕ میوٕ چھِ اَسہِ مطلب میوٕ کُلۍ تِم چھِ اَسہِ میوٕ دِوان تِم چھِ أسۍ ہٮ۪کان کھےٚ تہٕ چھِ تٕم چھِ أسۍ کھٮ۪وان تہٕ اگر أسۍ یَژھو تٕم ہٮ۪کو أسۍ کٕنِتھ تہِ پونٛسہٕ ہٮ۪کو زیٖنِتھ تِمو سۭتۍ تہٕ سبزی اگر أسۍ وۄپداوَو سُہ ضٔروٗری وۄپداوٕنۍ کیٛازِکہِ سُہ چھِ أسۍ مطلب رَنان سُہ چھِ کھٮ۪ن پٮ۪وان تہٕ أسۍ ہٮ۪کو سبزی تہِ ہٮ۪کو أسۍ کٔنِتھ اِسلیے چھس بہٕ یَژھان تمام تمام قٕسمٕکۍ کُلۍ وۄپداوٕنۍ پنٛنِس مطلب آنٛگنَس منٛز یا باغس منٛز